کُکِنٛگ حظ اوس مےٚ بَچپَن پٮ۪ٹھٕے شوق کَرنُک مگر مےٚ اوس نہٕ گَرِکٮ۪ن ہُنٛد ساتھ ملان کُکِنٛگ منٛز کِہیٖنۍ تِکیازِ ییٚلہِ حظ مےٚ کُکِنٛگ لاجے کَرٕنۍ تمہِ ساتہٕ اوس اَکھ اَصٕل ٹایم کہِ بہٕ ہیٚچھِ ہہ کُکِنٛگ مگر مےٚ نہٕ حظ اوس نہٕ گَرِکٮ۪ن ہُنٛد تَتھ منٛز ساتھ کِہیٖنۍ تِکیازِ پرٛابلِم اَکھ حظ ٲسۍ مےٚ تمہِ ساتہٕ کہِ گَرِکۍ ٲسۍ دپان کہ یہِ چھِنہٕ کُکِنٛگ سۭتۍ چھِنہٕ کَرُن کِہیٖنۍ اَتھ چھِ خطرٕ آسان اَتہِ ہیٚکہِ اَتھٕ دٔزِتھ یا کینٛہہ گٔژھِتھ مےٚ حظ ٲسۍ واریاہ گَرِکھ ٲسۍ واریاہ سیٖریَس مے تعلِق مےٚ متعلِق مےٚ حظ ٲسۍ نہٕ گَرِکھ ٲسۍ نہٕ مانان کِہیٖنۍ دَپان ٲسۍ نہ ژےٚ چھی نہٕ اَتھ سۭتۍ کَرُن کِہیٖنۍ مگر بہٕ تہِ نہ حظ اوس نہٕ گَرِکٮ۪ن تَمہِ آیہِ مانان کِہیٖنۍ کیازِ ییٚلہِ نہٕ حظ بہٕ اوسُس گَرِکٮ۪ن مانان کِہیٖنۍ تہٕ گَرِکھ تہِ حظ ٲسۍ دَپان نہٕ کیٚنہہ نَتہٕ کیٚنہہ چھی کَرُن ژٕ کر سا اَپلوڈ ہُہ یہِ گَرِکی تہِ ٲسۍ وَنان کر ژٕ گوٚو مےٚ حظ باسیو تَتِتھ کہِ بہٕ چھُس واریاہ اورٕ یورٕ کَران تِکیٛازِ گَرِکٮ۪ن ہٕنٛدۍ وَنٛنہٕ سۭتۍ اوس بہٕ وَنان تِمَن کہِ تُہۍ کٔرِو یِتھ پٲٹھۍ یِتھ پٲٹھۍ کٔرِو تُہۍ مگر تم نہ حظ ٲسۍ نہٕ مانان کِہیٖنۍ گوٚو اَتِتھ حظ نَنیاو کہِ اَتِیتھ کیٚنٛہہ گژھِ کَرُن اِنسان تہٕ اَتِتھ کِتھ پٲٹھۍ گژھِ نَفَر پان بَچاوُن تہٕ اَتہِ حظ چھِ یِم فٲیدٕ یِوان ییٚلہِ ییٚلہِ حظ فٲیدٕ آو کُنہِ منٛز تہٕ تٔمِس نہٕ حظ چھُنہٕ کٕہٕنۍ باسان وَننَس کہِ یِتھ پٲٹھۍ ہُتھ پٲٹھۍ کیٛاہ کَرو نہٕ حظ گَرِکۍ وَنان ژٕ ہیٚچھ ژٕ مہ ہیٚچھی کِہیٖنۍ ژٕ کَرٕ بَدل اَصٕل کیٚنٛہہ کٲم اَسہِ حظ اوس فیٚملی منٛزٕے اَکھ فیٚملی بیسٕڈ وازٕ اوس اَسہِ سُہ اوس اَسہِ تھوڑا گایِڈ کَران کُس مصالہٕ کٔمۍ وِزِ چھِ ترٛاوُن کیٛاہ ترٛاوُن تمی سۭتۍ حظ بَڑیٛو مےٚ تہِ شوق اَتھ کُن کہِ مےٚ دوٚپ بٔتہِ کَرٕ اَتھ سۭتۍ خبر گژھِ ما کینٛہہ مگر پَتہٕ حظ باسیو مےٚ کہِ نہ أس چھِنہٕ ٹھیٖک گژھان کیٚنٛہ ییٚلہِ نہ گَرِکٮ۪ن ہُنٛد اِجازت آسہِ تہٕ گَرِکٮ۪ن ہُنٛد اِجازت وَرٲے نہ کینٛہہ مگر پَتہٕ حظ ہیٚچھ وارٕ وارٕ ہیٚچھ بَدل کامہِ تہِ ہیٚچھ تہٕ مگر ہابی ایز اےٚ ہابی حظ نی مےٚ تمہِ پَتہ ییٚلہِ مےٚ یہِ گرِکیٚو وون یِتھ پٲٹھۍ تمہِ پَتہٕ حظ نی مے یہِ ایز اےٚ ہابی تہٕ پکنٲو مےٚ یہِ برونٛہہ کُن پکان حظ اوسُس بہٕ أتھۍ سۭتۍ ییٚلہِ حظ مےٚ ایز اےٚ ہابی نی تہٕ مےٚ حظ کوٚر ایڈوَنچرَس فیٖل تہٕ باسیٛو حظ مےٚ نہ کینٛہہ چھِ گژھان تہٕ اَتھ نہٕ حظ چھُنہٕ تمیُک حِساب آسان کِہیٖنۍ تہٕ پَتہٕ حظ تروو مےٚ ییٚلٕے یہِ کاو زِ چَلاونہٕ حظ اوس نہٕ مےٚ یہِ کِہیٖنۍ مگر بہٕ حظ وَنہٕ یِتھ پٲٹھۍ کہِ ییٚلہِ اَکھ اِنسان کُنہِ کامہِ پَتہٕ رٲزِ زٕہٕنۍ نہ حظ چھُنہٕ سُہ کٲم تٔمِس دھونٛکہ دِوان تِکیٛازِ اگر تٔمِس حظ سہ کٲم دھونٛکہ دی گوٚو تٔمِس نہ حظ آو نہٕ کِہیٖنۍ فٲیدٕ ایز اےٚ اِتھ پٲٹھۍ حظ وٕچھو بہٕ کہِ اگر کانہہ نَفر کُنہِ سۭتۍ چیٖزَس سۭتۍ دِل دی زٕہٕنۍ حظ گژھِ نہٕ تٔمۍ سٕنٛز محنت زایہِ یا بدل کینٛہہ گژھِ نہٕ زٕہٕنۍ تٔمِس سہ حظ بَڑٕ احساس روزان حساس روزان تَتھ کامہِ کُن فی ساتہٕ حظ روزِ تَتھ کامہِ کُن حساس ییٚلہِ نہٕ ٲس سُہ نَفر باسے کیٚنٛہہ تہٕ کیٛاہ گوٚو تہٕ کیٛاہ نہٕ گوٚو سُہ نہٕ حظ چھِنہٕ کِہیٖنۍ کَران تہٕ تمہِ پَتہٕ حظ چھِ سُہ ہٮ۪کان ؤنِتھ کہِ کیٛاہ کِتھ پٲٹھۍ چلہِ باقٕے کار کِتھ پٲٹھۍ کیٛاہ کَرو گوٚو اَتہ تہِ حظ چھِ اِنسانَس پیٚوان یہِ نَظر تھاوان اگر مےٚ کانٛہہ کٲم کٔر کیٛاہ بہٕ چھسا یہِ سیوٚد کَران یا اگر مےٚ یہِ فُل ٹایم یہِ کٲم چھِ نِنۍ تہٕ کِتھ پٲٹھۍ بیٚیہِ اَتھ منٛز چھِ ییٚتہِ پیٚوان ہیٚچھُن کِتھ پٲٹھۍ نِی اَکھ نَفر اَکھ پارٹ ٹایم جاب کِتھ پٲٹھۍ کَرِ سُہ فُل ڈیٚیَس منٛز سُہ کَنوٲٹ فُل ٹایمَس مَنٛز کِتھ پٲٹھۍ کَرِ سُہ اٮ۪ڈوٮ۪نچَرَس فیٖل سُہ تہِ حظ چھُ وٕنکیٚس ہیٚچھُن پیٚوان اِنسانَس ایز ییٚلہِ حظ یہِ اِنسان ہیٚچھ پتہٕ حظ ہیٚکہ سُہ برونٛہہ کُن تہِ پٔکِتھ گوٚو اَتیٚتھ حظ چھِ دھیان ییٚلہِ نفر تھایہِ سُہ حظ ہٮ۪کہِ پتہٕ کیٚنہہ تہِ کٔرِتھ ییٚلہِ حظ نفرَن أکۍ ہیٚوچھ وارٕ وارٕ پتہٕ نہٕ حظ چھِنہٕ کانٛہہ پرا